وٕنٛۍکیٚن چھُ بزنس کانٛہہ کھُلاوٕنہٕ خٲطرٕ واریاہ تہِ چیٖز پیٚوان ضروٗرَت واریاہ پونٛسہٕ پیٚوان ضروٗرَت کانٛہہ بزنس سٹاٹ کَرنہٕ خٲطرٕ مال چھُ پیٚوان واریاہ دوٗرِ پٮ۪ٹھ دِلہِ پٮ۪ٹھ مطلب کیٚشس منٛز چھُ پیٚوان اَنُن اَمہِ خٲطرٕ چھُ واریاہ محنت لگان اَمہِ خٲطرٕ چھ واریاہ پونٛسہٕ پیٚوان ضروٗرَت وۄزُم پۄزُم چھُ نہٕ کہنۍ مانان آز آز چھ پیٚوان کیٚشس منٛز کٲم